السلامُ علیکم جاوید احمد ہے تۄہہِ ہسا اوسوُ مےٚ ووٚنمُت کالہٕ حظ بوزگوم وأتۍ زیو حظ تَتہِ پٮ۪ٹھ حظ اوس اَسہِ گژھُن سریٖنگر سِرنگرٕ أسۍ مےٚ اَز فٔلایِٹ فلایٹ مےٚ ہسا جوٚم واتُن تَتہِ اوس مےٚ اِنٹروِو حظ مےٚ اوس توٗرۍ واتُن وۄنۍ کٔرِو تُہۍ کأم حظ ہے اور یِیٖزیو نہٕ تُہۍ صُبحس کیٚنٛہہ تِکیٛازِ مےٚ حظ اوس پۄپھتٕرس بأیِس تھوڑا دود ہیوٗ حظ سُہ حظ نیوٗ اَسہِ ہسپتال حظ تَتہِ گٔے کأم حظ وۄنۍ دوٚپ گرِکیو ژٕ تہِ کھژ ژٕ نہِ أمِس بتہٕ ہے بہٕ ہسا کھوٚتُس اوٗرۍ حظ تٔمۍ پۄپھترۍ بأے دوٚپ ژٕ بیٚہٚہ ییٚتی حظ وۄنۍ اگر تُہۍ کأم اکھ کٔرِو تُہۍ اگر صُبحَس یوٗرۍ یِیِو حظ پتہٕ نیرٕ ہاو حظ یپأری أسۍ اَسہِ اوس پتہٕ سُلی واتُن لگ بگ أٹھ بجے ہیوٗ تُہۍ کٔرِو وۄنۍ کأم بہٕ ونو تۄہہِ یہِ کٔژ کِلوٗ میٖٹر چھ یور تأم بہٕ ونو تۄہہِ برابر کٔژِ بجہِ وأتِو تُہۍ یور یہِ حظ چھ لگ بگ وُہ کِلوٗ میٖٹر یوٚت تام صُبحس اگر تُہۍ وأتِو سُلی پہنۍ سُہ گوٚو ٹھیٖک اچھا